میٛٲنۍ اکھ بٔڈ بِگیسٹ سِٹرینٛگٔتھ چھِ ییٚلہِ مےٚ مول موج سۭتۍ آسہِ تیٚلہِ چھِ میٛٲنۍ سٔٹرینگٔتھ ییٚلہِ نہٕ مےٚ گرِکۍ سۭتۍ آسان کِہیٖنٛۍ سۅ چھَنہٕ میٛٲنۍ سٹرینٛگٔتھ کِہیٖنٛۍ تہِ نہٕ ییٚلہِ مےٚ بیٚیہِ بٔڈ بارٕ ویٖکنیسس چھِ سۅ ییٚلہِ مےٚ گرٕکۍ سۭتۍ آسان کِہیٖنٛۍ سۄ گٔے میٛٲنۍ بٔڈ بارٕ ویٖکنیس سُہ چھِ میٛٲنۍ واریاہ زیادٕ بٔڈ بارٕ ویٖکنیس سَپوز بہٕ چھَس پَران اَگر مےٚ اَتھ منٛز گریُک سَپوٹ آسہِ کِہیٖنٛۍ تہٕ یہِ چھِ میٛٲنۍ واریاہ زیادٕ بٔڈ بارٕ ویٖکنیس وۅنۍ اَگر مےٚ گرٕکۍ چھِ اَتھ منٛز سَپوٹ کران سۄ چھِ میٛٲنۍ سٔٹرَینٛگٔتھ یِتھٕے کٔنۍ چھِ لایفہِ منٛز واریاہ کیٚنٛہہ یُس یہِ سِٹیپ تُلان یَتھ منٛز گرِکیٚن ہُنٛد ساتھ چھُ آسان سُہ چھُ آسان مطلب اِنسان سٕنٛز سٔٹرینٛگٔتھ اَگر مےٚ گرٕکۍ دِنۍ ساتھ کِہیٖنٛۍ تہِ نہٕ سُہ چھُ اِنسان سٕنٛز ویٖکنیس آسان